ضٔروٗری کَتھ حظ واریاہ چھَ ییٚلہِ بایکہِ پٮ۪ٹھ چھِ گژھان تہٕ گاڑِ منٛز واریاہ فرق واریاہ ڈِفرَنٕس چھَ بایکہِ تہٕ گاڑِ منٛزٕ گاڑِ منٛز چھِ کَمفٲٹیبٕل تَتھ منٛز ہٮ۪کو أسۍ زںٛگہٕ شیٖرِتھ حظ اَصٕل پٲٹھۍ واش پاش کٔرِتھ اَصٕل پٲٹھۍ حظ یُس یہِ بایک چھِ بایکہِ پٮ۪ٹھ حظ چھِس وَن پوسچَر آسان اَکٕے پُزِشَن حظ آسان تھَوٕنۍ بیٚیہِ تیوٗتاہ واش چھِنہٕ نیران کینٛہہ حظ بیٚیہِ چھِ مٮ۪گزِمَم ییٚلہِ کُنہِ تہِ جاے أسۍ گژھو فُڈ پرٛفَر کَرُن مٮ۪نرَل تہٕ پروٗٹیٖن حظ زیادٕ کیازکہ تَمہِ سۭتۍ چھِ روزان ہٮ۪لدی تہٕ اَصٕل اور ٹرٛاولِنٛگ منٛز چھِ لوٚتُے حظ روزان مگر تَمہِ سۭتۍ کیاہ چھُ روزان فٲیِدٕ ییٚلہِ یہِ پرٛوٹیٖن مٮ۪نرَلٕز چھِ آسان چھِ کُنہِ چیٖزَس منٛز آسان ہاے پرٛٹَہ ہاے مٮ۪نرَلٕز چاکلیٹٕس چھِ آسان کینٛہہ حظ یَتھ منٛز ہاے پرٛوٹیٖن چھِ آسان مِنرَلٕز چھِ آسان سُہ سُہ یوٗز کَرُن کَرُن حظ روڑَس منٛز کیازِ اَکھ چھِ روزان ہَلکہٕ حظ باڑی بیٚیہِ چھِ یہِ اَسہِ نیٖڑ آسان پرٛوٹیٖن طپرہتعینظ وَیٹَمِنٕز تہٕ سُہ چھِ واتان حظ اَمہِ تھرٛوٗ اور اَہن حظ شولڑَر پین بیک پین یَس وُچھ مےٚ مٮ۪کزِمَم بایکہِ پٮ۪ٹھ کَران اگر أسۍ ٹرٛاوٕل کَرو وَن وَن اوٚوَر زیادٕ حظ